کلپنہ چاولہ زایہِ سدہ مارچ کُنوہ شتھ دُہٲٹھ ہریانہ کس کرنل شہرس منٛز کلپنہ چاولہ چھِ گۄڈنچ زنان تہٕ بیٚیہِ دویم ہندوستانچ کٔلہ باد یس خلہٕ ہس منٛز کھژھ کلپنہٕ چاولہٕ ٲس ناسا کومنٹی ہنٛز اکھ خاص مٮ۪مبر تہٕ وایز پرزڈنٹ روٗزمٕژ امریکہ کس سیٹلایٹ محکمس کلپنہ چاولہ چھ دہ پوینٹ ستہٕ ہٲٹھ ملین کلوٗ میٖٹر خلہٕ ہس منٛز تہِ زٕ ہتھ دونزا لٹہٕ چھُنہٕ زمیٖنس أندۍ أندۍ چکر دیُتمُٹ کلپنہ چاولہ چھ آمژ واریاہو انعاماتو سۭتۍ نوازنہٕ کلپنہ چاولہن چھِ ابتدٲیی تعلیم کرنلس منزۍ حٲصل کٔرمٕژ تمہِ پتہٕ کلابٲزی ہنٛز انجیٖنیرگ پنجاب انجیٖنیرگ کالیجس منٛز حٲصل کرمژ اعلیٰ تعلیم حٲصل کرنہٕ خٲطرٕ گے کلپنہ چاولہ امریٖکہ اکھ فبروری زٕ ساس ترٛے کلپنہ چاولہ گوٚو سپیس سٹیلایٹ کُلمبیا حٲدِسس منٛز موت سنیتا ولیمز ٲس اکھ مہشوٗر امریکن ہندوستان کلہٕ باز یم سُند رکاڑ چھُ دوہہِ تیرِ باقی ین خلہ سٹیشنن پیٹھ گژھنُک سُنیتا ولیمز چھ اکھ ہتھ تہ پانژنمتھ دوہ خلہ ہس منٛز گزٲرۍمتۍ سُنیتا ولیمیز تہ گوٲو پنٕنۍ زندگی کُلمبیا حٲدثس منز کلپنہ چاولہس سۭتۍ راکیش شرما اوس ہندُستانُک ہوایی فورسُک اکھ ناماوار جہاز ران راکیش شرما چھُ گۄڈنیُک ہندُوستان ہندُوستانُک یُس خلہ ہس منٛز کھوٚت راکیش شرما چھُ ستَن دُہن اَکوہَن گنٹن تہ ژتہٕ جیہن منٹن سلیٖت ستھ نان کس کلہٕ خلہ سٹیشنس منٛز گزٲرۍمِتۍ